پانٛژن ضِلن ہُنٛد ناو وَنُن گۄڈنیُکُے ضِلہٕ چھِ ضِلَے بَڈگام یَتھ منٛز بہٕ روزان ییٚتہِ بہٕ روزان چھُس پَتہٕ چھُ دٔیِم ضِلہٕ ضِلَے بارہمولہ یُس اَسہِ نزدیٖکی ضِلہٕ چھِ تیٚمہِ پَتہٕ تہِ وَنو أسۍ بیٛاکھ ضِلَے ضلَے گاندَربَل چھِ ژوٗرِم ضِلہٕ ہٮ۪کو أسۍ ؤنِتھ ضِلَے کۄلگام چھِ بیٚیہِ ہٮ۪کو أسۍ بیٛاکھ ضِلہٕ یُس اَسہِ ییٚتی چھِ بیٛاکھ نزدیٖکی ضِلہٕ ضِلَے سرینگر تہِ ہٮ۪کو أسۍ ؤنِتھ کیٛازِکہِ ییٚتہِ چھِ اکھ یا بیٛاکھ ضِلہٕ ہٮ۪کو أسۍ بیٛاکھ ضِلہٕ چھِ اَسہِ ییٚتہِ ضِلَے شُپیان یُس کٔشیٖرِ منٛز واریاہ مشہوٗر چھِ یِوان